السلام علیکُم لون معیٖن چھُوا اَسہِ حظ اوس جِناب یہِ ترام اوس نیُن اَتھ کیٛاہ ترٛامَس حظ ریٹھہ بَہہِ شیٚتھ ہہ کَم پَہن گژھٮ۪س کیٚنہہ آ مِکسَر مَہ چھُو ہیولٕز کیٚنہہ دَپ مِکسر تہِ چھُ اَچھا یِم گِلاس چھُو ترٛامہٕ گِلاس پَلیٹ وَلیٹ بیٚیہِ چھُ اَتھ سۭتۍ یِم گِلاس لۄکٕٹۍ اچھا یِم مہ چھُو کیٚنہہ تِم کَپ وَپ کرٛاکری تَتھ کیٛاہ ریٹھہ گژھان درجَنَس سَتہِ ہتہِ ہہ ڈِسکاوُنٹ گژھٮ۪س کیٚنہہ اَدٕ سا بیٚیہِ وٕچھتو یِم پَلیٹ مہ چھِ کیٚنہہ ترٛامہٕ پَلیٹ ہہ تِم ترٛامہٕ پَلیٹ تہِ چھِ أسۍ کَر یِمو تیٚلہِ تُہۍ چھُوا آز أتھۍ یہِ کَتٮ۪ن تۄہہِ دُکان ٹَوُن پٕلازَس نِش نہ أسۍ یِمو تیٚلہِ بایکہِ پٮ۪ٹھٕے پنٛنی نہ

ڈِسکاوُنٹ میلہِ ییٚتہِ اَصٕل اَسہِ ٹھیٖک تیٚلہِ یِمو أسۍ وٕنۍ گَنٛٹہٕ بعد یِمو أسۍ آد سا بیٚیہِ مہ چھُو یِم اَتھ سۭتۍ کیٚنہہ چیٖنوٗ پَلیٹ مہ چھُ کیٚنہہ سِٹیٖل وِٹیٖل بَنہِ کیٚنہہ اَسہِ حظ اوس خاندر نہ اَسہِ چھُ خاندر ٲٹھ نَو جُلَے اَسہِ چھِ یِم ترٛامہٕ بانہٕ دیٖچہِ پانٛژھ شےٚ بیٚیہِ چھُ اَسہِ یہِ ضوٚرَتھ نہ اَتھ کیٛاہ وَنان پَلیٹ پَلیٹ پنٛداہ پٔژھۍ یِن نہ واریاہ یِن نہ پٔژھۍ یِن نہ واریاہ ییٚتہِ چھُ خاندر چھِ بوٚڑ بیٚیہِ چھُ یہِ بَناوِ تیٚلہِ لِسٹ رَژھا اَکھ بَنٲیِو تُہۍ اَتٮ۪ن نہ یہِ روزِ مےٚ تھوڑا دھیان ہیوٗ پَتہٕ پَلیٹ دَہ پنٛداہ بیٚیہِ چھِ اَتھ سۭتۍ اَنٕنۍ دیٖچہِ دیٖچہِ پانٛژھ شےٚ دیٖچہِ پانٛژھ شےٚ گژھن آسٕنۍ تہٕ بیٚیہِ وٕچھتو اَتھ سۭتۍ یہِ اَتھ کیٛاہ وَنان یِم ہسا دیٖچہِ نہٕ پَلیٹ تھاوان تِم تہِ چھِ اَنٕنۍ یہِ بَنہِ کیٛاہ اَتھ کیٛاہ وَنان برتَنس منٛز بَنٹن مہ چھُ کیٚنہہ بَنٹن بَنٹن تُہۍ چھِو اَپوزِٹ ٹَوُن پٕلازا کۄلگوم ہیٚرِمِس اَڈَس منٛز اَدٕ حظ بِہِو رۄبَس حَوالہٕ